میٚون پسنٛدیدہ شٲعِر چھُ شیخ نوٗر الدیٖن ولی رَحمَتُہ اللہِ علیہ سُہ اوس واریاہ زِیادٕ نیک ولی رۄب سُنٛد پسنٛدیٖدہ دوست رۅب سُنٛد یٚیمی اسہِ ہیٚچھنوو قۅرانُک ترجم کٲشرس مَنٛز وَنُن پَرُن یٚیمۍ اسہِ واریاہ زِیادٕ سہوٗلیت چھِ کٔرمٕژ یُس واریاہ زیادٕ نیک اوس ہَر کُنہِ گامَس مَنٛز چھُ تٔمۍ سُنٛد تٔمۍ سٕنٛز کَتھہٕ تٔمی سٕنٛز کِتابہٕ لیکھنہٕ ٲمِتۍ یَتھ مَنٛز واراہ زِیادٕ تعریٖف آیہِ کَرنہٕ تٔمۍ سنٛدۍ یُس واراہ زِیادٕ مشہوٗر چھُ آز آز تہِ یٚیمہِ سٕتۍ اسہِ واریاہ زِیادٕ سہوٗلیت میلے قۅران پَرنٕچۍ سُہ چھُ تٔمۍ چھُ ہَر کُنہِ گامَس تعریٖف کٔرمِتۍ ہَر کُنہِ گامَس واریاہ زِیادِ معنی ؤنمٕتۍ اَتھ کیٛاہ چھِ وَنان سہُ چھُ ہَر کُنہِ جایہِ چھٲیِتھ تٔمۍ سنٛدۍ واریاہ زِیادٕ تعریٖف چھِ آزٕ چَلان سُہ چھُ ٲں سُہ اوس واراہ زِیادٕ ٹوٹھ سٲنِس رۅبہٕ سُنٛد سُہ اوس واراہ زِیادٕ خدمت پَننِس رۅب سُنٛد کَران پَننِس دیٖنٕ خٲطرٕ کَران یُس بہٕ ییٚمۍ بونٛٹھ کُن واتنوو أزۍ کیٚن لوٗکَن نِش اَگَر اَگَر تٔمۍ سٕنٛدۍ تعریٖف چھِ ہَر کُنہِ جایہِ آسان آزٕ تٔمۍ چھُ واریاہ جدوجہد کٔرمِتۍ قۅرانُک ترجم کٲشرِ کٲشرِس مَنٛز کَرنہٕ خٲطرٕ سُہ اوس واریاہ زِیادٕ اصٕل سُہ اوس نیک تٔمۍ سٕنٛدۍ چَرچہٕ چھِ ہَر کُنہِ کِتابہٕ مَنٛز ہَر کٲنٛسہِ اِنسان ہَر کٲنٛسہِ مُسَلمان سٕنٛدۍ زیٚیہِ پٮ۪ٹھ سُہ اوس واریاہ زِیادٕ نیک ہَر کُنہِ جایہِ چھُ سُہ پھیٖرِتھ آمُت کَشمیٖرَس مَنٛز تٔمۍ سُنٛد چرچہِ چھُ ہَر کُںہِ جایہِ کَشیٖر مَنٛز